اَسلامُ علیکُم مےٚ کوٚر فون ٹرٛانَسپوٹیشَن سِسٹَم آ سِسٹَمَس بہٕ چھَس تۄہہِ وَنان کہِ مےٚ چھِ گَرٕکۍ روزان بَٹہٕ مالوٗ سریٖنگرَس منٛز بہٕ چھَس روزان اننٛت ناگَس منٛز میٛٲنۍ یِم گَرِٕکۍ چھِ تِم چھِ یژھان تِم یِن یور اننٛت ناگ وۅنۍ چھَس بہٕ تۅہہِ آ رِکویٚسٹ اَکھ کَران بہٕ چھَس اَکھ کیب کَران بُک یۅس تِمَن بَٹہٕ مالوٗ پٮ۪ٹھ یہِ کَرِ آ پِک کَرِ بَٹہٕ مالوٗ پٮ۪ٹھ سۅ واتنایہِ تِمَن اننٛت ناگ تِم ہَسا چھِ ژور نَفر بیٚیہِ چھَس بہٕ تۄہہِ وَنان یہِ اَتھ کوٗتاہ لَگہِ کِراے بَٹہٕ مالوٗ پٮ۪ٹھ اننٛت ناگ واتنَس مےٚ ؤنِو سُہ اَتھ کوٗتاہ لَگہِ کِراے